سانہِ کٔشیٖرِ منٛز چھِ واریاہَن قٕسمَن ہٕنٛز نَیہِ یِمَن أسۍ ٹرٛایبٕس وَنان چھِ ٹرایبٕل ایریاز چھِ وَنان یِوان لَبنہٕ تہٕ زیادٕ تر یوتام میون خیال چھُ مےٚ چھُ باسان کہِ پہلگام نزدیٖک چھِ اَسہِ واریاہ نَیہِ آسان ناو چھےٚ نہٕ مےٚ پتہ کینٛہہ البتہ یِم گُریز سایڈَس چھِ نایہِ یا گُریزَس تہِ ہیٚکو أسۍ اکھ مطلب تٔتھۍ سۭتۍ ہؠکہٕ ہون أسۍ سُہ تہِ گٔنڈِتھ مگر ناو چھےٚ نہٕ مےٚ پَتہ کینٛہہ تہٕ یِمَن منٛز روز روزن وٲلۍ لُکھ یِم زَن چھِ تِم چھِ زیادٕ بٔکروالہٕ آسان یا تِم چھِ زیادٕ گوجَر گوجر طبقٕکۍ آسان تہٕ یِمن لُکَن چھِ واریاہَن مُشکِلاتَن ہٕنٛدۍ سامنہٕ پؠوان کَرُن یِم چھِ واریاہ غریٖب آسان یِمن چھِ پؠوان گُپن رٔچھِتھ پَنُن گُزارٕ کَرُن یِم لُکھ چھِ اَکھ پَنُن عٲرق تہٕ خوٗن کُنُے کٔرِتھ محنت کٔرِتھ فٲیدٕ واتناوان یِم زَن اَصٕل تَبقٕکۍ لُکھ چھِ تِمَن تِہِنٛدۍ گُپَن رٔچھِتھ تِمَن نین پؠٹھ نیُن تِمَن گُپنن رٲچھ کَرٕنۍ کانٛہہ گوٚژھ نہٕ راوُن کانٛہہ گوٚژھ نہٕ ہورٕ یورٕ گژھُن تہٕ تِمَن چھِ یِم واریاہ دِلو جانہٕ سان رٲچھۍ کران مگر یِم لُکھ یِم زَن یِمَن نیَن کُن بَسان چھِ اَکھ چھِ یِمَن موسمٕچۍ تہِ واریاہ خرٲبی روزن یِمن چھُ خطرٕ آسان تِم تِمن نیَن کِنۍ چھُ خطر آسان جنٛگلی جانورَن ہُنٛد موسمَس چھِ تبدیٖلی یِوان تہٕ یِمن چھُ خطرٕ روزان موسمُک تہِ یِمَن چھُ خطرٕ روزان جنٛگلی جانورَن ہُنٛد تہِ تہٕ یِم لُکھ یِم زَن چھِ یِم یِمن ٹرایبٕل ایریازَن منٛز روزان چھِ یِمَن چھِنہٕ اَتہِ اَپٲرۍ تہِ چھِنہٕ زیادٕ سکوٗل بَنان کینٛہہ تہٕ یِم چھِنہٕ ہؠکان تعلیٖم حٲصِل کٔرِتھ کینٛہہ تہٕ یِہٕنٛز یِم ضروٗریاتِ زندگی ہٕنٛز سامان چھِ یِم چھِنہٕ ہؠکان تِم دۄہے دۄہَے أنِتھ کینٛہہ تِکیازِ اَکھ چھِ یِمَن پونٛسَن ہٕنٛز قٕلَت آسَن بِچارَن تہٕ بیٚیہِ چھِنہٕ تورٕ زیادٕ پَہَم یِم دُکان وُکان آسان کینٛہہ یِمَن پؠٹھ توٚمُل چھُ آسان غذا یِم دۄہ مطلب دۄہے دۄہَے کھؠنٕکۍ چیٖز چھِ آسان تِم چھِنہٕ تِمن جاین پؠٹھ لَبنہٕ یِوان کینٛہہ تہٕ یِمن لُکَن چھِ واریاہَن مُشکلاتَن ہُنٛد سامنہٕ پؠوان کَرُن تہٕ یِمن چھِنہٕ زیادٕ سورسٔز کینٛہہ تور چھِ پاورٕچۍ قٕلَت آسان تور چھِ آبٕچۍ قلت آسان صاف آب چھُنہٕ ہؠکان میٖلِتھ یِمَن کینٛہہ یِمَن چھُنہٕ صفٲیی ہٕنٛز تہِ چھِ یِمَن مُشکِل روزان یِمَن چھِ یِم چھِنہٕ پَڑٲے ہؠکان حٲصِل کٔرِتھ کینٛہہ تہٕ یِمَن ہُنٛد گُزارٕ چھُ واریاہ مُشکِل آسان یِہٕنٛز زندگی چھِ واریاہ مُشکل آسان یِم یِمَن جایَن روزان چھِ